شُپینَس منٛز زَن یِم لوکَل اِنٛڈَسٹریٖز یا بِزنِس چھِ یِم زَن شُپینٕچ اِکانٕمی مدتھ کَرنَس منٛز واڑا بڈاو دِنَس منٛز مدتھ کَران چھِ تَتھ منٛز چھُ ہینٛڈی کرٛافٹہٕ شیٖپ فارَم ڈیری فارَم سارِوٕے کھۄتہٕ بوٚڈ یُس اِکانمی منٛز اَتھٕ تھاوان چھُ سُہ گوٚو ایپُل اِنٛڈَسٹری تہٕ ایپُل اِنٛڈَسٹری چھِ شُپین ڈِسٹرکٕچ اِکانٔمی بوٗسٹہٕ کرنَس منٛز واریاہ زیادٕ مدتھ کَران تہٕ شوپین ڈِسٹِرکٕکۍ میٚگزِمم لوٗکھ چھِ أتھۍ کارَس سۭتۍ وابستہٕ تہٕ پَنُن روزگار چھِ پَکناوان شُپین ڈِسٹِرکٹ چھُ ژھوٗنٛٹھۍ سیکٹَر موٗجوٗبٕے واریاہ زیادٕ فیمَس تہٕ چھِ امیُک مٮ۪وٕ مُختلِف قٔصن واتان تہٕ لُکَن چھِ امیُک مٮ۪وٕ وارٕ واریاہ پسنٛد یِوان تِم پرٛابلِمٕز یِم زَن لُکَن فیس کَرنہٕ چھِ یوان تِم گوٚو زِ گورمٮ۪نٛٹ چھُنہٕ پَنٕنہِ تِم سِکیٖم لُکَن تام واتناوان کیٚنٛہہ زِ یِمہٕ سۭتۍ لُکَن فٲیِدٕ واتِہ ہَو لوٗکھ چھِنہٕ ٹیکنالوجی سۭتۍ زانٛکٲری کیٚنٛہہ تہِ حٲصِل تھاوان تہٕ چھِ أمہِ نِش تِم نا وٲقِف روزان